اسلام علیکم اٮ۪ڈوکیٹ زبیر صٲب چُھو حظ جناب اٮ۪ڈوکیٹ صٲب مےٚ حظ اوس یِتھ کٔنۍ مسلہٕ اکھ مےٚ چُھ یہِ زٔمیٖنُک تھوڑا مسلہٕ تہٕ اَتہِ بوٗز مےٚ کورٹس منٛز یہِ چُھ تُہندِس کورٹس منٛز حظ کیس مسلہٕ چُھ یتھ پٲٹھۍ زٕ مےٚ چُھ ییٚتہِ نس حظ ہمسایس أکس سۭتۍ زٔمیٖن بدلٲومٕژ مےٚ چھِ زٔمیٖنس زٕ ترٛکھ تٔمس دِتہِ مٕتۍ تمہِ ہسا چھِ تورٕ دِتہِ مٕتۍ زٕ ترٛکھ سُہ چھِ اسہِ بدلومُت اٹا بٹا کورمُت ٹھیٖک چھا تمہِ ساتن ہسا چھِ تتھ پٮ۪ٹھ کٔرمٕژ کٲم أمۍ تہِ چھُ میٖنتھ دیُتمُت تہٕ مےٚ تہِ دیُتمُت میٖنتھ تن مگر آز ہسا چھِ سرکارن کٔرمٕژن گاسہٕ چرٲے نٮ۪بر آز چھُ یوان اورٕ پٹھوٲرۍ سُہ چھُ یہِ زٔمیٖن مین مینان بیٚیہِ سر دوٚیمہِ لَٹہِ اَمہ برونٹھ تہِ ٲسۍ أمۍ یہِ زٔمین مینہِ مژن مگر یہنزن ٹھیٖک چھا سُہ حظ دیتۍ مےٚ یِموتمہِ ساتن برابر زٕ ترٛکھ یۄس زن آباد ٲس مےٚ تہِ دِیُت یمن زٕ ترٛکھ آباد مگر اَمہِ ساتہٕ وٕچھو نہٕ یہِ کاغزی اَسہِ کینٛہہ یہِ چھا آباد یا نَہ چھا یمو ہسا نیی مےٚ نش برابر زٕ ترٛکھ یمو تہِ رٔٹھۍ زٕ ترٛکھ از چھ وۄنۍ یہِ مسلہٕ یمو ہسا کٔر کٲم یُتھے آز پٹھوٲرۍ آو اتہِ ہسا چھُ نیران میانہِ منٛز دہ مرلہٕ یم یمو مےٚ کُن چھِ دِژمژٕ امہِ منٛز چھِ دہ مرلہٕ زٔمیٖن نیران گاسہٕ چرٲے وَنہِ چھُ مسلہٕ یہِ یمن چُھس بہٕ دپان ہے یم دہ مرلہٕ ہسا پے مےٚ سرکارس کُن دِین ٲسۍ یہِ زٔمیٖن تُہنز تۄہہِ ہسا دِژو مےٚ گاسہٕ چرٲے مےٚ دِیو سا تُہۍ دَہن مرلن واپس دہ مرلہٕ اگر نہٕ تہِ کینہہ تیٚلہِ دِیو سا مےٚ تُہۍ قۭمتھ یہِ مےٚ تۄہہِ دِتمُت چُھو اتھ دِیو تُہی مےٚ قۭمتھ مگر قۭمتھ دِیو سا تُہۍ مےٚ یہِ آز اتھ یی یہِ دہ مرلہٕ از یمن ویلیو آسہِ آز کوٗتاہ لگن مَرلہٕ دہ تیوٗت زٔمیٖن دِیو سا تُہۍ مےٚ ٹھیٖک چھا وۄنۍ چھِ یِم دپان دپان چھِ ہے نَسا صحیح چھ أسۍ دِمہوے ژےٚ واپس مگرأسۍ نسا دمہوے نہٕ یہِ قۭمتھ کینہہ یہِ أزِیوکھ چُھ أسۍ دِمہوے ژےٚ تیی یہِ اَسہِ ژےٚ روٚٹمُت چھُی وۄنۍ چھُ مسلہٕ یی وینۍ ہسا گوٚو اتھ کیس تہِ یہِ ووت تُہندِس کورٹس منز وۄنۍ بوٗز مےٚ اوٚتام اتہِ چھُ اٮ۪ڈوکیٹ زُبیر صٲب تہِ بہٕ آوُس اٮ۪ڈوکیٹ زُبیرصٲبس نش امے موٗجوٗب مےٚ بوٗز تۄہہِ چھُو اتہِ جان چلان تُہۍ چھُو اتہ مانا جانا ؤکیٖل تہٕ مَسلہ چھُ یی وۄنۍ ؤنتو تُہۍ مےٚ مےٚ کیاہ چھُ اتھ کَرُن کیس ہسا چھُ اتہ وۄنۍ چھُس بہٕ یژھان زِ تُہۍ گٔژھِو میانہِ طرفہٕ یہِ کیس لڑٕنۍ بالکُل حظ یی چُھ بالکُل بالکُل تِمن چھِ نوٹس گٔمٕژ تِہندِ طرفہٕ تہِ آسہِ تِمو آسہِ وکیٖل کورمُت تِمن ہسا چھُ تِمن تہِ چھُ گومُت یہِ نوٹس گٔیے تِمن تہٕ کیاہ چھِ اتھ ونان تِمو لاگے گۄڈٕ گامہٕ پٲٹھی یہِ حل کَرُن مگر گوٚو نہٕ یہِ تتہِ نَس حل کینہہ فاینَلی ووت یہِ یہِ حظ یہِ کورٹس پٮ۪ٹھ مسلہٕ وۄنۍ چھُس بہٕ یی یژھان زِ تُہۍ گٔژھِو یہِ میون کیس حظ لَڑٕنۍ بالکُل

ایڈوکیٹ زُبیر احمد اچھا زٔمیٖنٕے بالکُل

یتھ پٮ۪ٹھ ہسا چھُ باغ بَنیومُت مگر یتھ کُن دہ مَرلہٕ امے باغہ منزٕے تراوٕنۍ یمن کُنتن حظ گورمینٹس کُن تتھ تہِ حظ چھُ باغی تتھ تہِ چھُ باغ بالکُل یہِ چھُ بدلہ ادلہ بدلہ یہِ ہسا اوس بِزٲتی اوس اَتھ مسلہٕ یہِ اوس تمن نزدیٖک پیوان سون باغ مےٚ اوس پیوان تِہُند باغ تمو دوٚپ تُہی رٔٹیو یہِ أسۍ رَٹو یہِ اچھا بالکُل ٹھیٖک بالکُل

ٹھیٖک

بالکُل تَمہِ ساتن ہسا گوٚو تَتٮ۪ن اگریمینٹ

بالکُل خاصٕرٕ نمبر ہیٚکو تۄہہِ بہٕ وٕنکینس تہِ حظ ؤنِتھ اگر تُہۍ پانہٕ تہٕ ہیکِو وٕچھِتھ

آ بالکُل شہادت تہِ آسہِ تہٕ پتہٕ شہادت تہِ چھِ اتھ مگر تتھ منٛز ہسا چھُ اکھ چیٖزا مسلہٕ گوٚمُت یہِ زِ تتھ اگریمنٹس ٛمنز چھِ یہِ چیٖز روٗدمُت مینشن کَرنٕے کینہہ چاہے پگہہ اگر زٔمیٖن درٛاے ہُہ یا یہِ یہِ چیٖز چھُنہٕ تتھ منٛز روٗدمُت کینٛہہ سُہ ہسا چھُ خٲلی یُتھُے اَہن سا أسۍ ہسا چھِ گواہ سانِہ موجوٗدگی منٛز ہسا چھُ یہِ زٔمیٖن بدلاون اورٕ یورٕ یم تہِ ہسا چھِ دوان زٕ ترٛکھ تہِ یم تہِ ہسا چھِ دوان زٕ ترٛکھ تتھ چھُ یِتُے مینشن گوٚمُت باقٕے چُھنہ تتھ لٮ۪کِتھ کہینہ نہ نہ نہ نہ اچھا اِنتقالس منز یمو دِیُت مےٚ یتُے زِ یہِ ہسا چھِ أسۍ آ اِنتہِ یمو دیُت مگر میٖنتھ دیُت نہٕ یمو یمو دیُت فلحٲنۍ باغُک انتقال یہِ ہسا چھِ أسۍ کران یہندِ ناوٕ اوا میوٗنہٕ مُت چھُنہٕ یہِ کینہہ یہِ کوٗتاہ چھُ ٹھیٖک حظ اچھا

بالکُل اہن حظ تمو تہِ دیُت پننہِ مےٚ دیُت آباد مےٚ چھِ یہِ پاے یمو تہِ دیُت آباد کہیٖنۍ بالکُل

آبادس آباد

بالکُل بالکُل

بالکُل

ٹھیٖک حظ چھُ ادٕ حظ ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ ادٕ حظ اسلامُ علیکُم